ہیٚلو

سلام علیکُم جناب جناب تُہۍ چھُوٹھیٖک صحت چھا ٹھیٖک بہٕ حظ شُکر تُہۍ چھُ عٲدِل صٲب چھِوا آ مےٚ حظ ووت اوترٕ پٮٹھ فون تُہۍ کیٛازِ نہٕ فون تُلان ہے نہَ یِپٲری اوسُکھ اوترٕ آمُت یتھ چھِ یِمَن دارٮ۪ن تہٕ دَروازَن اوسُتھ ژٕ کوٚرمُت کیٛاہتام یِمَن چھِنہٕ سیٚٹِنٛگ مَگر صحیح کِہیٖنۍ نہٕ وارڈ روٗب پارڈ روٗب یِم ژےٚ بنٲوِتھ تِم چھِ ٹھیٖک اَلبتہٕ یِمَن چھےٚ پرابلِم یِم چھِ کٲشِرۍ پٲٹھۍ دَروازٕ دِمو نا یِہِ چھُ واپَس یِوان اورٕ یہِ چھُنہٕ سیٚود گژھان بنٛد کِہیٖنۍ کِہیٖنۍ نہٕ کتہِ چھُنہٕ کوٚرمُت یِتھی دوازٕ دِمہٕ نا بہٕ بنٛد مطلب چُٹکنہِ ورٲے روزِ نہٕ یا تھوان یا پَردٕ منٛز تھاوَن یورٕ چھِ تھوان چٹکِنۍ کَرٕنۍ یہِ چھِ نتہٕ اورٕ یِوان واپَس بیٚیہِ چھِ بیٚیہِ چھِ کَران کیٛاہتام شور بیٚیہِ چھُ روزان پٮ۪ٹھٕ کنہِ تِم دارٮ۪ن چھِ روزان تِم کھرٛپہٕ پٮ۪ٹھۍ کِنۍ بَرابر چھِنہٕ یہِ بِہتھ لفظِ کار کینٛہہ

ترٛےٚ دۄہ اَوا یِپٲرۍ ہے وۅنۍ کَتہِ پرٛارٕ بہٕ تر۪ٛنن دۄہَن نہَ نہَ یہِ چھَنا پرٛابلِم یہِ چھَنا پرٛابلِم بے وُچھ رۄپیہِ دَہ واژٕ أمِس دَہ بَجے دِژ مےٚ أمِس پنٛداہ کٲشِرۍ پٲٹھۍ مگر یہِ چھُنا مَسلہٕ مےٚ ما مےٚ مل چھِ ہٮ۪ژمٕژ گژھِ نا میلٕنۍ مِثال اَگر ژ ولہٕ ژٕ یہِ پانَے ژٕ وُچھ زن دارٮ۪ن کیٛاہ حال چھُ دروازَن کیٛاہ حل چھُ آ مثالہٕ مےٚ اوس ونان مول ہے بہٕ ہسا انَن فَلٲنۍ چھان ہے دوٚپُس دوٚپُس ہے نہَ مےٚ چھُ پنُن زٲنۍکار أمۍ دوٚپ دوٚپُن ہے یِہےَ اوس یہِ أمۍ کیاہ چھُ یی کوٚرمُت وۅنۍ وۅنۍ کیٛاہ وَنَس یہِ گژھِ نا دوٗر زیادٕ چلو وَلہٕ حظ أسۍ ہےچھِ پرٛاران وُچھُو چلو وَلہٕ حظ ٹھیٖک حظ چھُ او کے سَر چلو جِناب او کے